اگر مےٚ دُنیاہَس منٛز کُنہِ تہِ جایہِ ٹرٛاوٕل آسہِ کَرُن بہٕ کَرٕ چٔندی گڑھ سۄ چھِ پٮ۪وان اِنٛڈیاہَس منٛز سٕٹیٹ اَکھ پَنٛجاب چھُ یِوان سُہ تَتھ منٛز چھِ یِوان چٔندی گڑھ چٔندی گڑھ کرٕ بہٕ پرٛٮ۪فَر گژھنہٕ خٲطرٕ تِکیٛازِ چٔندی گڑھٕچ لایف چھِ نٮ۪کٕسٹ لٮ۪وَل نٮ۪کٕسٹ لٮ۪ول اِن دَ سٮ۪نٕس چھِ یہِ تَتِکۍ لٕکھ رہن سہن سُہ چھُ واریاہ ہَے کالٹی ہُنٛد مطلب تَتہِ چھِنہٕ اکھ أکِس بیٚیِس سَنان کیٚنٛہہ تَتہِ چھِ پَنٛنِس پَنٛنِس سٲری خبردار وۄنۍ بیٚیہِ چھِ تَتہِ پٕلیس اَکھ زٕ اَکھ چھِ روز گاڈَن چھِ سُکھنا لیک چھُ زوٗ چھُ چٔندی گڑھَس منٛز بیٚیہِ چھُ سُہ پٮ۪وان یَپٲرۍ چِلڈرنٕز پارک تہِ چھِ پٮ۪وان بیٚیہِ تِم چھِ واریاہ اَصلہِ جگہ یُکُن اِنسان ٹرٛاوٕل ہیٚکہِ کٔرِتھ ییٚتٮ۪ن پَنٕنۍ مِنَٹ دٔہ ہیٚکہِ آرام سان شانتی منٛز گُزٲرِتھ بیٚیہِ چھِ تَتہِ سٕٹیڈیَم پٮ۪وان موہالی منٛز تَتہِ چھِ ہَر کانٛہہ اِنٹَرنیشنَل میچ آسان تور گژھِ گژھُن تَتہِ گَژھِ مَزٕ تُلُن چٔندی گڑھ چھِ واریاہ اَصٕل پٕلیس